السلام علیکُم وعليكم السلام ورحمة الله وبركاته اہن حظ اَصٕل پٲٹھۍ شُکُر تُہۍ چھُ ٹھیٖک یے اختر صٲب بہٕ ہا چھُس مُرتضیٰ پَتھَن حظ پَتھَن پُلوامہِ پٮ۪ٹھ تُہۍ چھُو حظ یہِ اَختر صٲب چھُو نہ تُہۍ یِم پٮ۪سٹٕسایڈ ڈیٖلَٲرز آ اَسہِ حظ یِمَن ژوٗنٛٹھٮ۪ن حظ اَز باغَس تھوڑا خرٲبی گٔمٕژ یِم ژوٗنٹھٮ۪ن حظ یِمَن حظ چھِ یہِ سٕکیب ہِش کھٔژمٕژ بیٚیہِ باسان یِہوے رَسٹ ہیوٗ کھوٚتمُت اَسہِ اوس اَمہِ خٲطرٕ حظ اَسہِ اوس اَمہِ خٲطرٕ حظ دَوا ضوٚرَتھ حظ

اہن حظ آ اہن حظ آ کھَے داغ حظ تَتھ چھِ دِوان تھوڑا زیٖر حظ دِوان سُہ چھِ وۄتھان تھوٚد مگر سُہ چھِ پھہلیومُت حظ واریاہَس بیٚیہِ چھِ پَن تہِ گوٚمُت تھوڑا حظ لیٚدریومُت ہیوٗ آ نہ حظ اچھا کانہہ اَصٕل دوا یُس حظ ٹھیٖک جان گَژھہِ

اَمی خٲطرٕ حظ اہن حظ آ أسۍ حظ چھِ اَز چھِ گَرمَس مَنٛز دَپان یِم دَوا گَژھہِ نہٕ کَرُن گَرمَس مَنٛز کہیٖنۍ اَتھ کیٛاہ حظ یہِ ٹایمِنٛگ حظ دَوا کَرنَس آ اچھا اچھا یہِ چھِ حظ

چلو وَلہٕ حظ ٹھیٖک چھُ بیٚیہِ حظ اوس یِم یِم حظ فٔٹِلایزَردار کھاد واد اَویلبٕل آسان آ چھِ آسان تۄہہِ اچھا ہُہ چھُو حظ ؤرمہِ کَمپوسٹ چھِنا آسان سُہ بیٛاکھ کھاد ٹھیٖک حظ جِناب اچھا تۄہہِ کَتہِ چھُ اَز یہِ دُکان حظ یہِ اٮ۪ڈرَس اچھا آ اوکے اوکے اوکے چلو حظ ٹھیٖک حظ چھُ تیٚلہِ کَر حظ یَلہٕ کَر حظ ٲسِو تُہۍ چھُ آسان اوکے اوکے تیٚلہِ حظ یِمو أسۍ صُبحَس اِنشااللہُ رحمٰن اچھا چلو ٹھیٖک چھُ السلامُ علیکُم